وَعلیکُم سَلام ٹھیٖک چھُو حظ اَصٕل پٲٹھۍ آ شُکُر الحمدُاللہ کیٛاہ حظ کَران کٕم حظ چھُو فرمٲیِو آ بِلکُل

تۄہہِ کوٚت چھُو گَژھُن اگر تۄہہِ پہلگام گَژھُن چھُ اَتھ منٛز سُلے ٹایمنٛگس کیٛازِ یہِ چھُ سفر وارِیاہ دوٗر اَتھ چھُ بٔتھِ ٹریفِک جام تہِ آسان گوٚو تقریٖبن تقریٖبن چھُو تۄہہِ تَتہِ نیرُن صُبحٲے سَتہِ بجہِ حظ چھُو تۄہہِ نیرُن

بَسہِ منٛز چھِ پہلگام تانۍ لَگان کَم سے کَم لَگان ساڑ ترٛےٚ گنٛٹہٕ ژور گنٛٹہٕ تانۍ چھِ لَگان بَسہِ منٛز اگر وۅنۍ صُبحٲیی آسہِ گَژھُن تَمہِ ساتہٕ لَگان ساڑے ترٛےٚ گنٛٹہٕ مگر سفر چھُ دوٗر اَتھ چھِ بُتھِ ہۄپٲرۍ چھِ یہِ ٹیٛوٗرسٹہٕ جاے اَتھ چھِ آسان زبردس ٹرٛیفِک جام آسان بُتھِ تورٕ نیرو أسۍ واپس یِہَے ترٛےٚ بجے ہیٛوٗ

یور واتو أسۍ اگر أسۍ سَتہِ بجہِ نیرو أسۍ واتو دَہ ساڑٕ دَہ بَشرطیکہِ ٹرٛیفِک جام گوٚژھ نہٕ آسُن کیٚنٛہہ اگر ٹرٛیفِک جام آسہِ تہٕ تَتھ تیٚلہِ کیٛاہ ہٮ۪کو ؤنِتھ ییٚمہِ حِساب جام آسہِ کیٛازِ یہِ چھُنا اورٕ اَتھ روٗٹس چھِ جام آسان صحیح اورٕ چھُ زبردس رش آسان گُلمرٕگ روڈ پہلگام روڈ اَتھ چھُ رش آسان خطرناک نہَ نہَ تُہۍ ترٛاہو أسۍ برابر یُس تۄہہِ ایڈرس ییٚتن أسۍ تُہۍ پِک کَرو برابر گٔژھِو تۄہہِ ڈرٛاپ تہِ گَژھٕنۍ تٔتی تہٕ اگر نہَ یَتھ چھِ سٔروِس آسان حظ یہِ چھُ ڈیٚلی سٔروِس چَلان تہٕ اَتھ چھِ آ بلکُل اَتھ چَلہِ تہٕ مگر سنٛڈے چھِنہٕ یہِ آسان کِہیٖنٛۍ یہِ چھِ آسان آ یہِ چھِ آسان خٲلی ؤرکِنٛگ دۄہن منٛز ییٚمہِ دۄہ چھُٹی وُٹی آسہِ کیٚنٛہہ گیزٹِڈ ہولِڈے آسہِ تَمہِ دۄہ چھِنہٕ أسۍ پَکان کِہیٖنٛۍ آ یہِ چھِ خٲلی ؤرکِنٛگ ڈیزن خٲطرٕ

تیٚلہِ چھُ تۄہہِ ٹرٛاوُل کرُن ٹرٛانٕسپوٹ کیٛازِ یہِ چھِ یہِ چھُنہٕ تَمہِ خٲطرٕ یہِ سٔروِس کِہیٖنٛۍ تَتہِ پٮ۪ٹھ ہیٚکِو تۄہہِ لۄکچہِ گاڑِ منٛز تہِ گٔژھِتھ تَتھ چھُنہٕ تۄہہِ پرٛابلِم تیٚلہِ بٔڈ بَس گَژھِ آسُن ضروٗری

آ بلکُل اَتھ چھِ فِکٕس ٹایمِنٛگ حظ آسان